اسہِ پَزِ أنٛدۍ پٔتیٛک ماحول واریاہ صاف تھاوُن اسہِ پزِ پَنُن انٛدۍ پوٚک واریاہ ہایجیٖنِک تھاوُن بیٚیہِ یِم أسۍ ٲں ژھۄٹھ چھِ کَڑان پَننیٚن گھرَن منٛز سُہ پَزِ نہٕ اسہِ نیٚبرٕکَنۍ سڑکَن پٮ۪ٹھ یا نیٚبرٕکَنۍ کُنہِ أکسٕے جایہِ ییٚتیٚن ژھۄٹَن ہُنٛد ڈھیر چھُ آسان تَتیٚن جمع کَرُن کیٚنٛہہ اسہِ پَزِ سُہ ژھۄٹھ کَرُن ٲں الگ جمع سُہ پَزِ اسہِ تھاوُن الگ أکِس ٲں کُنہِ یتھ منٛز ییٚتیٚن اسہِ ٲں سُہ ژھۄٹھ وول ایٚس ایٚم سی وول صُبحس یی سُہ ڈَسٹہٕ بیٖن ہیٚتھ وۄتھہِ تہٕ نیرِ بیٚیہِ پزِ اسہِ تھاوُن پَنُن اوٚند پوٚک واریاہ صاف تہٕ کلیٖن تھاوُن یِم اسہِ لۄکٕٹۍ لۄکٕٹۍ چیٖز گھرَن منٛز ژھۄٹھ یا ڈَسٹہٕ بیٖنَن ہُنٛد ژھۄٹھ یا کانٛہہ یُتھ ٲں کانٛہہ چیٖز چھُ آساں یہِ پَزِ اسہِ کَرناوُن کُنہِ اصٕل جایہِ ڈمپ یا ایٚس ایٚم سی والیٚن ہنٛدۍ صُبحٲے تِم یِوان مُنسپٕلٹی وٲلۍ تِم چھِ تِم ڈَسٹہٕ بیٖن نِوان تہٕ ترٛاوان کُنہِ أکِس پٔرٹِکیٛوٗلَر جایہِ پٮ۪ٹھ اسہِ پَزِ تمنٕے سُہ حوالہٕ کَرُن بیٚیہِ کہِ یُس اسہِ زَن خانٛدرَن منٛز چھُ نیران ژھۄٹھ یا بیٚیہِ کُنہِ جایہِ چھُ نیران کانٛہہ ژھۄٹھ یا کیٚنٛہہ چھُ نیران سُہ پَزِ اسہِ کُنہِ اصٕل ٲں جایہِ ٲں ڈمپ کَرُن ییٚتیٚن نہٕ تَتھ ییٚمہِ سۭتۍ نہٕ تَتھ یہِ گژھہِ کیٚنٛہہ ٲں تَتھ مُشُک وۄتھہِ نہٕ کیٚنٛہہ سون ماحول أنٛدۍ پٔکۍ گژھہِ نہٕ خراب کہیٖنۍ بیٚیہِ دوٚیِم کَتھ یِم أسۍ گاڑِ چھِ پرٛانہِ پرٛانہِ یوٗز کَران تِمَن چھُ پوٚلیٛوٗشَن آسان واریاہ اسہِ پَزیٚن تِم گاڑِ تہِ کَرنہِ ایٚوایِڈ تِم گاڑِ تہِ نہٕ ٲں یَلہٕ ترٛاونہِ کِہیٖنۍ نہٕ تِم گاڑِ تہِ کَرنہِ بنٛد ٲں بیٚیہِ کَرٕنۍ کٲم بیٚیہِ یِم تِم پرٛینۍ سکوٗٹر چھِ یِم سٲنِس ماحولَس اَن ہایجینِک چھِ کَران تِم چھِنہٕ سٲنِس ماحولَس سَپورٹ کَران کِہیٖنۍ نہٕ بیٚیہِ چھِ تِم سٲنِس ماحولَس أنٛدۍ پٔکۍ سٲرٕے خرٲبی کَران تِم پزیٚن اسہِ تِم چھِ سون ایٚنوارمیٚنٛٹ خراب کرَان ییٚمہِ کہِ وجہ سۭتۍ اسہِ ٲں روٗد شیٖن چھُ پیٚوان بیٚیہِ یُتھُے أسۍ ڈفاریٚسٹرٛیشن تہِ چھِ کَران تَمہِ کہِ وجہ سۭتۍ تہِ چھُ سون اَن ہایجیٖنِک یُس چھُ آسان سُہ ٲں ایریا گژھان ٲں تَمہِ سۭتۍ یہِ اسہِ پَزِ پَنُن ماحول کَرُن پانٔے صاف اسہِ پَزِ پَنُن ماحوٗل پننس ماحولس تھَاوُن پانٔے خیال أنٛدۍ پٔکۍ اصٕل صاف روزنہٕ سۭتۍ روزِ سون صحت تہِ ٹھیٖک بیٚیہِ روزو أسۍ اسان تہٕ گِنٛدان تہِ ٲں تَمہِ سۭتۍ روزِ اسہِ سورُے ہر کانٛہہ چیٖز ٹھیٖک ماحول روزِ ٹھیٖک ٲں أسۍ روزو اَسہٕ وٕنۍ تہٕ گِنٛدوٕنۍ روزو أسۍ ہر وِزۍ تہٕ ہر ساتہٕ بیٚیہِ تھاوو أسۍ پَنُن اوٚند پوٚکھ یوٗتاہ صاف یوٗتاہ صاف کہِ تَمہِ سۭتۍ گژھان نہٕ سٲنۍ بَچہِ بیٚمار کِہیٖنۍ تَمہِ سۭتۍ گَژھان نہٕ سٲنۍ بُزَرگ بیٚمار کیٚنٛہہ اسہِ پَزِ کَم کھۄتہٕ کم استعمال کَرُن یِمَن چیٖزَن ہنٛد